ہٮ۪لو السلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَہن حظ ٹھیٖک پٲٹھۍ مےٚ حظ اوس سوٗٹَس اَکھ ڈِزایِن اَکھ بَناوُن اَصٕل پَہمَتھ حظ یُس تۄہہِ اَتہِ خۄش کَریو کۭتِس حظ گژھِ اَصِل ہیوٗ اَدٕ حظ ٹھیٖک حظ چھُ اَد حظ السلام علیکُم